أسۍ چھِنہٕ ییٚتہِ بٔرتھ ڈے مَناوان کینٛہہ بٔلکہِ خاندرَن پٮ۪ٹھ چھِ گژھان خانٛدرَن پٮ۪ٹھ چھِ أسۍ وَنناوان خاندرَن پٮ۪ٹھ چھِ سانہِ زَنہِ وَنناوان تِہنٛز سُہ وَنناوُن چھُ اکھ ٹریٚڈِشَن اَکھ تَتھ خاندرَس پٮ۪ٹھ چھُ واریاہَن لٕکَن واریاہَن رِشتہٕ دارَن اَسہِ دعوت یِوان کَرنہٕ تِم چھِ یِوان تِم چھِ سَمان أسۍ چھِ یَکجہ پَتہٕ أکِس ترٛامہِ منٛز بَتہٕ ژور ژور نفر کھٮ۪وان یہِ چھِ اَکھ بٔڑ ایٚکسپیٖریَنٕس سانہِ ٹرٛیڈِشَنٕکۍ سانہِ کٔشیٖرِ ہِنٛدِ ٹرٛیڈِشَنٕکۍ